مےٚ آیے پٔتمہِ لَٹہِ کُرتی تہٕ بیٚیہِ پَجاما میٖشو پٮ۪ٹھٕے آیے مےٚ سُہ تہِ وٕ گوٚو سُہ درٛاو نہٕ مےٚ پٮ۪ٹھ تیوٗتاہ اَصٕل تَن کِہیٖنۍ ییٚلہِ مےٚ تتیُک پجامہ وُچھ سُہ اوس واریاہ زیادٕ ٹرٛانسپیرَنٹ یُس نہٕ بہٕ پٔرسٕنٔلی ہٮ۪کہٕ لٲگِتھ کِہیٖنۍ وٕ گوٚو تَتھ چھُ تھوڑا کُرتی سُہ چھِ پھر بھی اَصٕل لیکِن یُس تمییُک پَجاما چھُ اَکھ اوس سُہ واریاہ زیادٕ لینٛگتھی بیٚیہِ اوس سُہ واریاہ زیادٕ ٹرانسپییرَنٛٹ ییٚمہِ کِنۍ بہٕ سُہ پروڈَکٹ پروڈَکٹ چھَس ایز نیگیٹِو ایٮ۪کٕسپیٖریَنسَس منٛز تھاوان چھس سُہ چھِ ویسے کُرتی تہِ چھِ تَتھ اَصٕل تہٕ وٕ گوٚو بیٚیہِ کِنۍ یُس پَجاما چھِ سُہ چھِ واریاہ زیادٕ سُہ ہیٚکہٕ نہٕ بہٕ لٲگِتھ کِہیٖنۍ پَجاما وَرٲے چھِنہٕ تَتھ کُرتی کٕہٕنۍ وٕ شوٗب تِکیٛازِ سُہ اوس میچِنٛگ وِد دَ کُرتی لیکِن کُرتی چھِ چھِ واریاہ زیادٕ اَصٕل پھر بھی لیکِن اوٚوَرآل اگر بہٕ ایٮ۪کسپیٖریَنس وَن تٔمۍ سیٚک۪نٛڈ پرٛوڈَکٹ یُس مےٚ میٖشو پٮ۪ٹھ اوٚن سُہ اوس واریاہ زیادٕ بیڈ ایٚکسپیٖریَنس تہٕ بہٕ چھَس بہٕ چھَس ہوپ کَران یُس بہٕ نوٚو آرڈَر کَرٕ آے ہوپ سُہ آسہِ بیٚٹَر ییٚمۍ ایٮٚکسپیٖریَنٕس نِش